ایز سَچ چھُنہٕ اَسہِ کشمیٖرَس منٛز تَمہِ آیہِ رٮ۪نٛٹَل کیبٕس مِلان کینٛہہ یِتھ کٲنٛٹھۍ زَن جیٚمہِ چھِ دِلہِ چھِ اولا کیبٕس وغیرہ مِلان اَمہِ پَتہٕ چھِ تِم بُک کَران تہٕ گژھان چھِ کُنہِ ٹِرٛپَس پٮ۪ٹھ تہٕ ییٚتہِ چھِ اَسہِ عموٗماً کَران گَژھان یِتھَے کٔنۍ دِوان کانٛہہ کِرایَس پٮ۪ٹھ کانٛہہ گٲڑۍ تہٕ پٔتۍ مہِ لَٹہِ کوٚر اَسہِ فرٛنٛڈسَن سۭتۍ اَکھ مَشوَرٕ اَسہِ دوٚپ أسۍ ہَسا گَژھو پَہلگام تہٕ بیٚیہِ کَرو أسۍ وِزِٹ پَہَلگام گَژھوٚ دۄن دۄہَن دۄن دۄہَن پَتہٕ گَژھوٚ أسۍ پَتہٕ سرینگر یہِ ہسا یہِ چَکرَس تہٕ یُتھُے اَسہِ تٔمِس سۭتۍ کَتھ کٔر تٔمۍ دوٚپ دۄہَس ہَسا ہَٮ۪مہو تۄہِہ بہٕ یِسا یہِ اَکھ یُس زَن تِلہٕ خرچہِ گژھِ اَکھ سُہ تہٕ بیٚیہِ ہٮ۪مو تۄہِہ بہٕ اٮ۪کٕسٹرٛا پانٛژھ ساس تہٕ تَمیُٚک مطلب گوٚو لگ بگ ٲسۍ أسۍ رۄپیَس سَتھ ساس یِوان تٔمِس سۭتۍ خرچہِ تہٕ تٔمۍ دوٚپ دۄن دۄہَن ہٮ۪مہو بہٕ دَہ ساس تہٕ ترٮ۪ن دۄہَن ہٮ۪مہو تۄہِہ بہٕ باہہ ساس یعنی کہ یوٗتاہ یوٗتاہ أسۍ زیادٕ دۄہ ٲسۍ اَتھ منٛز اِنکرٛیٖز کَران تَمہِ سۭتۍ نَسا اوس سُہ پَنٕنۍ کِرایہِ تہِ بوٚن والان اَمہِ پَتَنَس گٔیے أسۍ پَنٛنٮ۪ن دوستَن سۭتۍ پَہلگام بیتاب ویلی آڑو ژَندَن وور گٔیے أسۍ بیٚیہِ گٔیے أسۍ پَتہٕ پَہلگام پَتہٕ سریٖنگر أسۍ گٔیے چَسمہ شاہی أسۍ گٔیے ڈِفرںٛٹ پٕلیسَن پٮ۪ٹھ تہٕ اَلہٕ پَلہٕ دیُٚت اَسہِ تٔمِس ترٮ۪ن دوٚہَن پَتہٕ باہہ ساس رۄپیہِ